ہیلو اسلام علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھٮ۪ن

تُہۍ چھِو حظ بس ڈرٛایوَر مےٚ ٲس اَسہِ حظ ٲس بَس ضروٗرت اَسہِ اوس یور پِکنِک حظ گژھُن اَسہِ حظ اَسہِ حظ گُلمرگ باباریٖشی گَژھُن زیادٕ دوٗر نہٕ کیٚنٛہہ کۭتِس کالَس چھِ آورۍ أسۍ حظ چھِ لگ بگ دَہ تٕرٛہ نَفر زیادے آ آ دۄنوٕنین جایَن

تُہۍ چھِو ونان مگر اَسہِ چھ بَسے وۅنۍ آورِ تہٕ وۅنۍ ہیٚکہِ نہ اَرینٛج گٔژھِتھ ٹھیٖک چھُ پَتہٕ کوٗتاہ چھُو تُہۍ ہٮ۪وان نفَرَس ترٛٲوِو حظ بہٕ چھَس ونان سنہِ منٛز أکِس پھیرَس کوتاہ ہیٚیِو تُہۍ ٹوٹلَس منٛز پَنٛداہ ساس رۄپیہِ اوہ اوہ اوہ سُہ حظ ییٚتیٚن چھُ گُلمرگ بابا ریٖشی سُہ کوٗتاہ دوٗر چھُ تیٛوٗتاہ پَتہ تہِ کۭتِس حظ چھِ یِوان دَہ پَنٛداہ ساس رۄپیہِ گوٚو واریاہ مےٚ دوٚپ روپیہِ ساس زٕ ژور ما چھُو تُہۍ ہٮ۪وان مگر تُہۍ چھُو نہ حظ توتہِ وَنان واریاہ زیادٕ توٚتہِ گوٚژھ تُہۍ اگر ؤنِو رۄپیہِ ساس اَکھ زٕ ترٛےٚ گٔے طوٗفان تُہۍ حظ چھِو وَنان پنٛداہ ساس رۄپیہِ اگرے نفرَس ژور ہتھ رۄپیہِ تہِ ہٮ۪مو پَتہِ تہِ کَتہِ سَمَن یِم رۄپیَس دَہ ساس دَہ پنٛداہ ساس ہے پنٛداہ ساس نہَ حظ چھِ نہٕ ہٮ۪وان رۄپیہِ ساس ڈۅڈ ساس چھِ چلو وۅنۍ ییٚلہِ تُہۍ وَنان چھِو تیٚلہِ ما آسان ہٮ۪وان تہٕ مگر أسۍ چھِ نہٕ دِوان پنٛداہ ساس أسۍ چھِ دِوان رۄپیہِ ساس زٕ ژور توتہِ کیٛاہ حظ گوٚو بَسٕے چھِ توتہِ کیٛاہ حظ پَتہٕ بَسے چھِ حظ کِنہٕ تُہۍ چھِو وَنان بَس چھِ طوفان اَدٕ حظ ٹھیٖک حظ چھُ تُہۍ حظ ؤنۍ زیٚو کٔرۍ زیٚو فون تیٚلہِ اَدٕ حظ بِہِو